وعلیکُم اسَلام آہَن حظ ٲں کیٚنٛہہ نہٕ حظ چھُنہٕ یِیو تہٕ نِیو اَتھ حظ چھِ واریاہ ریٹ یُتھ تُہۍ ماچھ نِیو تٔمی حِسابہٕ میلہِ ریٹ تہِ کانٛہہ چھُ آسان اصٕل گریڈُک ماچھ کانٛہہ خراب اَسہِ حظ چھُ شاپ ییٚتہِ ماگٕمہٕ تُہۍ وٲتِو توٚتُے تور گََژھوٕ تۄہہِ آسان یُن اَدٕ کیٛاہ